سلام وعلیکُم بہٕ حظ چھَس سبکت جی تُہۍ چھُو حظ بہٕ حظ چھَس سبکت جی بانٛڈی پورہ پٮ۪ٹھ تُہۍ چھُو حظ حفیٖظہ جی ہَے اَہَن حظ اوترٕ اوترٕ حظ اوس آمُت یہِ بانڈی بنٛڈٕ پوٗرٕ چھُنہٕ حظ اوترٕ آمُت سہلاب آ ییٚتہِ حظ چھِ واریاہ زیادٕ نۄقصان حظ اوس گوٚمُت ییٚتہِ اَہَن حظ یہِ سٲنِس علاقَس حظ اوس گوٚمُت واریاہ زیادٕ نۄقصان وۅنۍ حظ ییٚتہِ حظ چھِ وۅنۍ یِم سٲری حظ چھِ ییٚتہِ غریٖب ییٚتہِ حظ چھِ یِم غریٖب ہَمساے وَمساے تِم تہِ حظ چھِ غریٖبٕے یوٚت اگر حظ وۅنۍ تُہۍ اَسہِ مَدَت وَدَت کٔرۍہوٗ کیٚںٛہہ اَہَنہٕ اَہَن حظ یہِ کہِ یپٲرۍ حظ اوس کھوٚتمُت

ییٚتہِ حظ چھِ واریاہ نِش ییٚتہِ حظ چھِ دَہ پنٛداہ گَرٕ اَہَن حظ اَگر حظ تُہۍ سوٗزہو یِمَن مطلب دیوار ویوار کھٲلِتھ واپَس بیٚیہِ ہَے ییٚتہِ چھِنہٕ حظ غریٖب غریٖبٕے تہٕ حظ چھِ اَہَن حظ ٹھیٖک حظ چھُ تیٚلہِ ٹھیٖک حظ چھُ اَدٕ حظ بِہِو حظ خۄدایَس حوال